کیاہ تۄہہِ چھُوا ریڈ پٔرمٕژ سۄ کِتاب یۄس چیلینج چھِ کران تُہُندِس رُحٲنیتَس کیاہ اوس تیُتھ اَتھ کِتابہِ منٛز ییٚمِچ ییٚمہِ کِتابہِ سٲنۍ زِندگی بَنٲوو چیلینجِنگ تُہۍ ہیٚکوا سُہ ڈِسکَس کٔرِتھ تِمن کِتابَن ہُند ناو مےٚ سا چھُ پَنٕنہِ زِندگی منٛز واریاہَن کِتابَن ہُند مُتالہ کوٚرمُت اکھ کِتاب ہسا چھِ مےٚ یہِ کہِ میٲنۍ اوٚش قترٕ چھِ مےٚ واریاہ چیٖز ہیٚچھناوان بیاکھ کِتاب ہسا چھِ مےٚ پَنٕنہِ زِندگی منٛز یوٗز اِستعمال کٔرمٕژ اِنسان کٔمِس وَنو مےٚ سا چھُ یِتھے یِتھے پٲٹھۍ واریاہ کِتابہٕ اِستعمال کَرمَژٕ یِمو کِتابَو میٲنۍ رُحٲنِیَت رُحٲنیِتس منٛز واریاہ زیادٕ اِظافہٕ کوٚر بیٚیہِ ہسا کوٚر تِمو میٲنہِ زِندگی منٛز واریاہ کیٚنہہ رول اَدا مےٚ سا چھُ اَمہِ بغٲر تہِ بیاکھ اکھ کِتاب پٔرمٕژ یَتھ ہسا ٲس ناو چھُ زِندگی کَتھ چھِ وَنان تٔمۍ کِتابہِ تہ ہسا کوٚر سٲنۍ رُحٲنِیت واریاہ زیادٕ مُتٲثِر